السلام علیکُم آ ییٚتہِ چھِنہٕ یِتھ کٔنۍ خاص کیٚنٛہہ گژھن کِہیٖنۍ تہٕ اَلبَتہ بٔڑۍ بٔڑۍ بٔڑۍ دۄہ چھِ آسان یِتھ کٲنٛٹھۍ مۄخدِم صٲبنہِ چھُ آسان بوٚڈ دۄہ دَرگاہ وَرگاہ چھِ آسان بوٚڈ دۄہ تَمہِ دۄہ چھِ ہَفتَس کھَنٛڈَس پٮ۪ٹھ روزان پرٛوگرام وَغیرہ تہٕ باقٕے چھُنہٕ باقٕے چھُنہٕ ییٚتہِ